آ بہٕ مطلب آب تھاوُن بانن منٛز پَتہٕ تَتھ ٹھنڈٕ تھاوُن یہِ چھےٚ اکھ پرٮ۪کٹِس یُس بہٕ کران چھَس پَنُن آب صاف تھاونہٕ خٲطرٕ نہ تہٕ اَگر أسۍ آبٕچ کَتھ نِمَو یُس کۄلَن منٛز چھُ آسان سُہ چھُ آسان واریاہ گَندٕ وۄنۍ اَگر سُہ آب صاف آسہِ تھاوُن تَتھ چھنہٕ گَندگی تراوٕنۍ کیٚنہہ باتھروٗمَن ہنز پایپہٕ چھنہٕ توکُن لگاونہٕ کیٚنہہ واشروٗمَن منٛز باتھروٗمَن منٛز مطلب ییٚلہِ سران چھِ کران باقٕے چیٖز چھِ کران أسۍ چھِ کران کٲم أسۍ چھِ تراوان سُے آب کۄلَن منحز تٔمۍ کِنۍ چھُ سُہ آب یہِ چھُ گژھان موٚکُر مَگر وۄنۍ چھُ اَکُوے طریٖقہٕ أسۍ چھِ چٮ۪وان نَلکَن ہُند ٹیوٗب وٮ۪لَن ہُند آب یُس أسۍ گۄڈٕ پاکوان چھِ تٔمۍ کنۍ چھَس بہٕ کران اِستعمال سُے گۄڈٕ چھُ پیوان آب پَکوُن پَتہٕ چھُ پیوان ییٚلہِ گرٮ۪کناوُن پَتہٕ چھُ سُہ چٮ۪وان تٔمۍ کِنۍ چھُ باسان سُہ صاف پَہَم بہٕ چھَس کران سُے ٹرک آب گرٮ۪کناونٕچ